وعلیکُم سلام اَسہِ حظ ٲس یِم بوٗٹ اَکھ زٕ نِنۍ تھَوزنٛڈ پُلَس تُہۍ ما ہٲیِو حظ سِلیپٲرٕس کانٛہہ سایِز ہٲیِو سیٚوَن یہِ چھُنہٕ حظ یہِ بِلوٗ کَلَر یِہَے ہٲیِو ٹھٔہر حظ گۄڈٕ کَرَن بہٕ چَک نہَ یہِ نے چھُنہٕ بَرابَر یِونٕے تُہۍ ہٲیِو یہِ کہِ ہُہ شوٗز یُس یہِ برٛاوُن چھُ نہَ سایِز ہٲیہوٗس تھوڑا اَمہِ کھۄتہٕ بۅڈ پَہمَتھ یہِ کَتھ حظ رینٛجَس تام چھُ ڈِسکاوُنٛٹ میلہِ سا کیٚنٛہہ آیٹَم حظ گژھِ ٹھیٖک آسُن پَتہٕ ییٚلہِ آیٹَم ٹھیٖک آسہِ تیٚلہِ نِمو أسۍ یِہَے تُہۍ ہٲیِو ہوٗ کہِ ہۅکھ چپن تہِ یہِ کُن آ یِہَے اَکھ یۅس حظ ہُہ چھِ نہَ نہَ یہِ چھِ تھوڑا ژھوٚٹ پَہَم آ یہِ چھِ ٹھیٖک یہِ چھِ ٹھیٖک اَتھ کوٗتاہ حظ رینٛج چھُ تُلِو حظ سیٚوَن ہنٛڈرنٛڈ نیٖہوٗس وۅنۍ تہٕ ٹھیٖک حظ چھُ اَگر مگر ژھوٚٹ زیوٗٹھ گژھِ یہِ اَنہو واپَس اَدٕ سا تُلِو بِہِو حظ